اَسلام علیکُم اہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک آ شُکُر خۄدایَس کُن تُہۍ چھُوا شمکھا سُکوٗل پٮ۪ٹھ اچھا ٹھیٖک مےٚ حظ اوس کَرُن یہِ بَچَس اٮ۪ڈمِشَن اَتہِ سُہ حظ پران تھٲڈس آ وٕنۍکٮ۪ن ہیٚکیا اَتہِ اَسہِ اٮ۪ڈمِشَن مِلِتھ اچھا ٹھیٖک تُہۍ چھِوا اَتہِ چھا سٲری سَبجَکٹٕس گَژھان اچھا ٹھیٖک تمچی حظ ٲسۍ أسۍ پریشٲنی کہِ پٔتۍ یَتھ سُکوٗلَس یہِ پَرنٲس اَتہِ ٲسۍ نہٕ أمِس پَرناوان کَشمیٖری کیٚنٛہہ اَوا

اَہن حظ اہَن حظ اہن حظ تہٕ یہِ چھُ واریاہ بوٚڈ مَسلہٕ تہٕ اَسہِ اوس گژھن ہۄتھ سُکوٗلَس منٛز گژھن پرٛابلِم

چلو ٹھیٖک چھُ فی سِٹرٛکچَر کیٛاہ چھُ اَتہِ

چلو ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ چلو شُکریہ تُلِو بِہِو رۄبَس حوال